مےٚ ٲس نہٕ کٲشِر زَبان پَنٕنی زَبان کِہیٖنۍ اِسلیے اوس مےٚ کٲشُر بولنَس منٛز واریاہ مُشکل گژھان میٛٲنۍ اَصٕل زبان ٲس شیٖنا اِسلیے ٲس مےٚ اوس مےٚ کٲشُر بولنَس منٛز واریاہ دِقَت تہِ گژھان تہٕ زیادٕ تَر ٲس یہِ زبان ہیٚچھ مےٚ یہِ زبان پنٛنٮ۪ن دوستَن نِش پنٛنٮ۪ن مطلب رِلیٹِوز یِم ییٚمہِ کَشمیٖرَس یَتھ منٛز ٲسۍ تہٕ تِمَن نِش ہیوٚچھ مےٚ یہِ اَسہِ کوٚر مایگرٛیٹ تہٕ اسلیے روٗد مےٚ تِمَن سۭتۍ آمنا سامنا تہٕ بَحرحال مےٚ پے یہِ زبان ہیٚچھِنۍ واریاہ زیادٕ تہٕ میون خاندَر تہِ گوٚو تٔتھۍ ڈِسٹرٛکٹَس منٛز ییٚتہِ زیادٕ کٲشُر ٲسۍ بولان تہٕ مےٚ پے یہِ کٲشِر زبان واریاہ ہیٚچھٕنۍ تہٕ بَحرحال سٹاٹَس گٔے مےٚ دِقَت مگر شُکُر اللہ تعلیٰ ہَس کُن مےٚ ہیٚچھ یہِ کٲشِر زبان واریاہ اَصٕل پٲٹھۍ تہٕ اَز چھَس بہٕ کٲشُر بولان مےٚ چھنہٕ ہٮ۪کان کٕہٕنۍ پرٛزنٲیِتھ یہِ چھِنہٕ کٲشُر بولان یا یہِ کیا زبان چھِ بولان تِم چھِ وَنان رِیَل کَشمیٖری چھَکھ ژٕ تہٕ یہِ چھِ یِژھ زبان یہِ چھِ مٔدٕر تہٕ میٖٹھ زبان اَسہِ پَزِ سارِنٕے یہِ زبان کَرٕنۍ اَمہِ سۭتۍ چھِ اَسہِ واریاہَن چیٖزَن منٛز مَدَد مِلان پنٛنِس یَتھ کَلچَرَس منٛز تہٕ یہِ زبان چھِ واریاہ مٔدٕر تہٕ میٖٹھ بیٚیہِ دِلچَسٕپ میٛٲنۍ بٲے چھِ مےٚ واریاہ مطلب فورس کَران یِہٕے زبان پنٛنٮ۪ن بَچَن ہاونٕچ یا بولنٕچ تٕم چھِ دَپان اَمہِ سۭتۍ بَنہِ أمَن اَکھ ٹریٚڈِشَن اَکھ پَنُن کَلچَر تہٕ امہِ مٔزیٖد ہیٚچھان تِم اُردو اِنگلِش باقے چیٖز چھِ ہیٚچھان أسۍ سکوٗلو مٔنٛزۍ یا کالیجو مٔنٛزۍ مگر یُس یہِ کٲشُر چھُ یہِ چھِ اَسہِ روٗزمٕژ اَکھ تِژھ زبان یہِ چھِ دٔبِتھ روٗزمٕژ ییٚلہِ أسۍ کٲشُر چھِ کانٛہہ بولان أسۍ چھِ اَتھ منٛز تہِ اِنگلش کَران ایکٹ مطلب بولان سۭتۍ سۭتۍ تہٕ أسۍ تہِ گژھِ نہٕ گژھُن کِہیٖنۍ سٲنۍ یُس کَشمیٖری زبان چھِ یہِ گژھِ دۄہ کھۄتہٕ دۄہ ترقی کَرٕنۍ تہٕ یُس اَتھ پٮ۪ٹھ اَصلی فورس چھُ یُس منٛز ٲسۍ اِنگلِش چھِ اَتھ بَران یا اردو چھِس یا بَدَل چیٖز چھِس کَران تیٚمہِ سۭتۍ چھِ یہِ لیٚنٛگویج خراب گژھان اگر أسۍ کٲشِرۍ چھِ اَسہِ پَزِ کٲشُر زبان صاف تہٕ شَفاف پٲٹھۍ بولٕنۍ أسۍ تہِ چھِ بہٕ تہِ چھَس وۄنۍ تہِ تِم تہِ غلطی کَران یِمَن مثلَن منٛز چھَس بہٕ اردو یا اِنگلِش کیٚنٛہہ زبان منٛز کَران اَتھ سۭتۍ یا بَچہِ چھِ وَنان بَچہِ چھِ وَنان نانہِ دادی یہِ ڈاگی آگیا یہ وہ سُہ تہِ چھَس وَنان ڈاگی آگیا کیٹ ہے وہ ہے اَسہِ اگر أسۍ اگر آرام سان وَنو تیٚمِس گوٚبرا یہِ گوٚو برٛوور یہِ گوٚو ہوٗن یا یِتھَے پٲٹھۍ وَنو أسۍ رِیَل میٖنِنٛگ أسۍ ترٛاوو نہٕ مںٛز اَتھ منٛز یِم ٹِٹ بِٹٕس کِہیٖنۍ تیٚلہِ بَنہِ سٲنۍ زبان واریاہ اَصٕل تہٕ میٖٹھ مٔدٕر تہٕ یِژھ زبان چھَنہٕ کٕہٕنۍ زبان یہِ چھےٚ اَسہِ سانہِ زبانہِ منٛز سانہِ سٲنِس کَلچرَس منٛز اَکھٕ مٔدریٛار فراہم کَران اَسہِ پَزِ سارنی کٲشُر بولُن تہٕ عادَت ڈالُن ترٛاوُن تہٕ بَحرحال گَرَس منٛز ییٚلہِ أسۍ کٲشُر کَرو اَسہِ پَزِ سارنِیَن سۭتۍ کٲشُر کَرُن پنٛنٮ۪ن بَچَن سۭتۍ کٲشُر کَرُن پنٛنٮ۪ن یارَن دوستَن سۭتۍ کٲشُر کَرُن پنٛنِس گَرَس منٛز کٲشُر کَرُن تاکہ یہِ کٲشِر زبان یُس چھِ یہِ بَنہِ دۄہ کھۄتہٕ دۄہ پھَبہِ یہِ نَتہٕ چھِ یہِ گٔلۍتھی گٔمٕژ کٲشِر زبان أسۍ چھِ نٔوۍ نٔوۍ وۄنۍ دوس کَلچَر دۄہ کھۄتہٕ دۄہ اَپناوان تہٕ أسۍ چھِ دَپان نہ کٲشُر بولنَس سۭتۍ ما گژھو أسۍ لۄکٔٹۍ تہٕ أسۍ چھِ کَران زیادٕ اردو یہِ اِنگلِش کَران باقٕے چیٖز کَران مگر کٲشِر زبان چھِ أسۍ اِگنور کَران اَسہِ پَزِ پنٛنِس کٲشرِس توَجوٗ دیٚن اَسہِ پَزِ پنُن کٲشِر زبان اَپناوٕنۍ تاکہ یہِ سون کَلچَر چھُ یُس یہِ سٲنۍ مٔدٕر مِٹھاس زبان میٖٹھ زبان چھِ یہِ روزِ بَحرحال برقرار تہٕ اَسہِ تہِ گژھِ نہٕ دِقَت کِہیٖنۍ یُس نیکسٹ جیٚنریشَن چھِ تَتھ لَگہِ پَتہ یہِ کٲشُر اَصلی کٲشُر کیا چھُ نَتہٕ اگر أسۍ اِنگلِش کَران گٔے منٛزٕ اَتھ ڈے ڈاگ تہٕ کیٹ ترٛووُس تیٚلہِ ہَسا گژھِ اَتھ زبانہِ پرٛابلِم تہٕ یہِ زبان روزِ نہٕ رِیَل میٖنِنٛگس منٛز کَشمیٖری کینٛہہ تہٕ نوو جیٚنریشَن نوو نسٕل یُس چھِ یہِ ہیٚکہِ نہٕ پَتہٕ ڈِسایڈ کٔرِتھ کِہِنۍ یہِ رِیَل کٲشُر کیا چھُ یِم وٲڈ اَسہِ اَتھ منٛز ٹِپکَل چھِ آسان ڈٕفکَلٹ چھِ آسان کہ بہٕ تہِ چھَس وَنان ڈِفکَلٹ یہِ گژھِ ہا نہٕ گژھُن کینٛہہ یِم وٲڈ اَتھ منٛز اَسہِ مُشکل باسان تہٕ تِم گَژھٕ ہو أسۍ وٕچھِنۍ کٲشُر کیاہ چھُ اَصلی کٲشُر کیا چھِ تِم گژھٕ ہَو أسہِ کَرٕنۍ کوٗشِش أسۍ گژھٕ ہَو کَرٕنۍ کوٗشِش أسۍ گژھٕ ہَو وٕچھِنۍ اَمِکۍ رِیَل میٖنِنٛگ کیاہ چھِ تاکہ سٲنۍ یہِ زبان پھَبِہا تہٕ أسۍ سٲنۍ بِچہِ تہِ پھَبہٕ ہَن سٲنۍ بَچہِ تہِ ہیٚچھٕ ہَن سون کَلچَر پَکہِ ہا برونٛہہ سٲنۍ یُس کَشمیٖریَت چھِ یہِ گژھِ ہا روزِ ہا زِندہ باد باقے